اَسلامُ علیکُم وَرحمتہ اللہِ وَبَرکاتہ بہٕ چھَس بنٛڈپورِ روزان مےٚ میٛانہِ زندگی منٛز چھِ واریاہ یِمہٕ زیادٕ یِم مِسٹیکٕس یِم غلطی گٔمژٕ پَتہٕ چھَس بہٕ کَران ہینٛڈٕل مےٚ چھِ تَگان کیٚنٛہہ کَرنہِ ہینٛڈٕل کیٚنٛہہ چھَنہٕ مےٚ تَگان کیٚنٛہہ کَرنہِ ہینٛڈل کیٚنٛہہ یا وَنہٕ بہٕ ییٚکیٛاہ مےٚ چھِنہٕ بہٕ چھَس پَران حظ مےٚ چھِنہٕ زیادٕ تَگان رَنُن کِہیٖنۍ مۄمَن کٔر کٲم مۄمہٕ ٲس گٔمٕژ اوٗرۍ تٔمِس اوس گَژھُن ماسہِ ہُنٛد دوٚپُن بہٕ یِمَے ژیر تام واپَس مطلب ژیٖرۍ سۄ درٛاے ژیٖری دوٚپُن بہٕ یِم ژیر تام واپَس کٲجُک بَتہٕ کھٮ۪تھ تہٕ تٔمۍ ٲس تھٲومٕژ دال لٲگِتھ حظ کٔرٕن کٲم مۄمَن تھٲو دال لٲگِتھ دوٚپُن یتھ کٔرۍزِ یہِ یہِ کٔرۍزِ کٲم یہِ وٲلۍزِ یہِ بۄن اَتھ کھَسہِ بیٛاکھ گرٛکھ یہِ وٲلۍ زِ بۄن دوٚپمَس آد کیٛاہ نیر ژٕ وۄنۍ کٔڑۍ پَلو وَلو کٔڑۍمَس ییٚمہِ منٛز یہِ اَلمارِ منٛز نٮ۪بَر کوٚر مےٚ تِمَن پرٛٮ۪س دوٚپمَس یہِ مۄمَس نیر ژٕ وٕنۍ لٔگۍ أسۍ تٔتھی سۭتۍ بہٕ درٛایَس وۄنۍ مۄمَس سۭتۍ ہور تامَتھ سَڑکہِ تام گٲڑۍ آے مُمہٕ کھٔژ وۄنۍ گاڑِ منٛز مےٚ روٗد نہٕ خَیالٕے کانٛہہ مطلب ہُتھ منٛز چھِ مُمہٕ چھِ مےٚ توٚتام وَنان دال چھےٚ ہُتھ پٲٹھۍ لٲگِتھ سُہ تَتھ کٔرۍزِ سُچ بَنٛد مےٚ حظ روٗد نہٕ کانٛہہ خَیالٕے مُمَن کٔر کٲم مُمہٕ درٛاے بہٕ آیَس وۄنۍ گَرٕ بہٕ چھَس مےٚ چھِنہٕ کانٛہہ خیالٕے بہٕ چھَس گِنٛدان موبایلَس نیٚبرٕ أنٛدرٕ گٔے سِٹیٖم آواز گٔے بیٚیہِ بہٕ ژایَس انٛدر یُتھ مٕشٕک چھِ یِوان واریاہ سُہ چھِ سُہ چھِ سٲرٕے دال دٔزمٕژ دال چھِ دٔزمٕژ ٹوٹَل تَتہِ چھَنہٕ کِہیٖنۍ روٗدمُت وۄنۍ چھَس بہٕ وَنان وۄنۍ کیٛاہ کَرٕ بہٕ اوٚبو جی تہِ چھَنہٕ گَرِ کِہیٖنۍ وٕنۍ چھَنہٕ اَسہِ کٕہۭنۍ گَرِ اوٚبجی چھِ اوٗرۍ بہٕ چھَس کُنُے زٔنی گَرٕ وۄنۍ چھَس بہٕ وَنان مطلب بہٕ چھَس اَتھٕ موٗران پانَس میٛانہِ خۄدایہ وٕنۍ کیٛاہ کَرٕ بہٕ اگر کانٛہہ آو مطلب کٲجُک بَتہٕ چھِ اَسہِ کھیوٚمُت یہِ اوس اَسہِ کالَس خٲطرٕ سیُن رَنُن پاوَر اوس تَمہِ ساتہٕ چَلان وۄنۍ چھَس بہٕ کران وۄنۍ کوٚر مےٚ سُچ بنٛد مُشٕک چھِ یِوان واریاہ زیادٕ مےٚ دِژ وۄنۍ نٮ۪بر نظر درٛایَس بہٕ نٮ۪بر اَتہِ چھَنہٕ کٕہۭنۍ کوٚر مےٚ گیٹَس لاک نیٚبرِمِس گیٹَس حظ کوٚر مےٚ لاک ژایَس بہٕ اَنٛدَر وۄنۍ چھَس بہٕ کٔر مےٚ کٲم کوٚر مےٚ أنٛدرِم درواز تہِ چوٚپٕٹۍ کٔرٕم سُہ کٲم کٔڑٕم سُہ دال نٮ۪بَر جلدی ترٛٲوٕم أکِس بانَس منٛز تہٕ بَس کھٔژٕس بہٕ ہیوٚر اَسہِ ٲس ہیٚرِ آسان مطلب دال اَسہِ ٲسۍ پَنٕنۍ دال ہیٚرِ وٲج مےٚ جلدی دال مَگر پاوَر چھِ چَلان وٕنۍ چھَس بہٕ وَنان میٛانہِ خۄدایہ مےٚ دیٖزے ساتھ آزٕ اگر بہٕ وٕچھ ہَس وۄنۍ کیٛاہ کَرٕ مےٚ سُہ تُل پَتہٕ پرٛٮ۪شرَس اوس تَلہٕ گوٚمُت لٲرِتھ تہٕ چھَس بہٕ زٕلان چھَس بہٕ تتھ چہٕ چَمچہِ سۭتۍ سُہ چھُنہٕ وۄتھان کِہیٖنۍ کٔر مےٚ کٲم وۄنۍ چھَس بہٕ ژھانٛڈان تارِ ہُر چھِنہ آسان سُہ بُرٕش کِہیٖنۍ اوس نہٕ اَسہِ اَتہِ خبر مُمَن کَتٮ۪تھ اوس سُہ تھوٚمُت مےٚ کٔر کٲم درٛایَس بہٕ جلدی دُکانَس پٮ۪ٹھ نٕے مےٚ وُہ رۄپیہِ گٔیَس بہٕ دُکانٛدارَس نِش ژھۄپہٕ کٔرِتھ تہِ یوٗتاہ چھَس بہٕ تیز پَکان مگر چھِ یورٕ چھِ مےٚ شانٛش کھٔژمٕژ گٔیَس بہٕ دوٚپمَس اوٚن مےٚ تارِ بٔرٕش زٕلا چھَس بہٕ اَتھ پرٛٮ۪شرَس زُل مےٚ زُل مےٚ زُل مےٚ ژھُن مےٚ یہِ ژھُن مےٚ پرٛٮ۪شَر چھٔلِتھ جلدی کٔر مےٚ کٲم لٲج مےٚ بَدَل دال تَتھ مَنٛز ترٛٲو مےٚ تَتھ منٛز دال تہٕ بیٚیہِ ترٛومَس آب لٲجمَس وٕنۍ چھَس بہٕ اَتھ بِہِتھ نظرِ وٕنۍ کیٛاہ کَرٕ بہٕ میٛانہِ خۄدایہ وۄنۍ گٔژھ یہِ جلدی یِنۍ سِٹیٖم چھِ سُہ دِوان یُس سُہ دوٚدمُت ووٚدمُت کٔر مےٚ کٲم سُہ ژھُن مےٚ ترٛٲیِتھ ترٛٲو مےٚ سُہ ڈٮ۪سٹ بیٖنَس مَنٛز ڈَٮ۪سٹ بِن چھِ أسۍ أکِس جایہِ دٕنان اوٗرۍ کٔر مےٚ کٲم ژھُن مےٚ سُہ تٔتھی ڈٮ۪سٹ بِن ڈٮ۪سٹ بِن تہٕ تُل مےٚ ژھُن مےٚ سُہ تہِ دٕنِتھ مُشُک چھِ وۄنۍ یِوان ترٛٲو مےٚ کٲم چھوٚکھ مےٚ اَتھ یہِ پٔرفیوٗم لَگوو مےٚ روٗم پٔرفیوٗن اَتھ کِچنَس ہورٕ ترٛایمَس دارِ یلہٕ کٔر مےٚ کٲم لوگُم دال یتھ پٮ۪ٹھ بَس سُہ آے آے سُہ اَصٕل پٲٹھۍ وۄنۍ چھِ تَتھ سِٹیٖم دِوان وٕنۍ چھَس بہٕ وَنان میٛانہِ خۄدایہ اَتھٕ چھَس بہٕ موٗران مےٚ کیٛازِ تھوٚو نہٕ گۄڈٕ خیالہٕ سۄ ٲس تیار گٔمٕژ کوٚر مےٚ جلدی جلدی تہٕ کوٚرمَس مےٚ بَگار وٕنۍ چھَنہٕ مےٚ پَیی سُہ کِتھ پٲٹھۍ چھِ ترٛومَس تیٖل پھیوٗر کھنٛڈ تہٕ کوٚرمَس بَگار ترٛومَس گَنڈٕ تٔتھۍ منٛز تیٖلَس منٛز ترٛومَس مَرژٕوانٛگَن پیوٗنٛت کوٚرمَس بَگار وٕنۍ چھَس بہٕ وَنان وٕنۍ کیٛاہ کَرٕ بہٕ کھاجمَس گَرٮ۪کہٕ زٕ ژور مطلب خۄدا صٲب اوس تَمہِ ساتہٕ دیُت مےٚ خۄدا صٲبَن مطلب مےٚ چھِ دِوان خۄدا صٲب ساتھ اَتھ کامہِ منٛز آو مےٚ تیوٗتاہ ساتھ دیُت مےٚ اَصٕل پٲٹھۍ دال گٔے مےٚ تیار وۄنۍ اَصٕل پٲٹھۍ ژیٖرۍ آے مُمہٕ گَرٕ دوٚپُن یُتھے ژیٖرۍ وۄنۍ بَتہٕ چھِ مےٚ مےٚ چھِ یوٗت پانسٕے سۭتۍ مطلب بہٕ چھَس مےٚ چھِ وٕنہِ تہِ ڈَر بہٕ چھَس وَنان اگر اَتھ کیٚنٛہہ اوس گوٚمُت مُمہٕ وَنہِ یِتھ پٲٹھۍ مَگر مُمَن شوٗر ژیٖرۍ بَتہٕ دوٚپُن یہِ تِمو کھیوٚوُکھ اَصٕل پٲٹھۍ بَتہٕ دال دوٚپمَس دال کِژھ گٔمٕژ دوٚپُن اَصٕل دوٚپُن آچھا مےٚ دوٚپمَس مُمَن نَے چھِ رٔنۍمٕژ ییٚمہِ یہِ ٲس وَنان مطلب اَصلی یہِ چھِ مے رٔنۍمٕژ ٲکھتٕے یِتھَے پٲٹھۍ رٔنۍمٕژ أنۍمٕژ